أسۍ کٲشِر لُکھ چھِ پنٕنۍ بٔڑۍ دۄہ واریاہ اصل تہٕ واریاہ خۄش حٲلی سان مناوان یِتھ پٲٹھۍ أسۍ عیٖز پٲٹھۍ چھِ لگ بگ ژور پانٛژھ شیٚے دۄہ برٛونٛٹھ ونہٕ ناوان یِم لۄکچہِ لۄکچہِ کورِ چھِ آسن شامس ونہٕ ناوان گِنٛدناوان تہٕ اسناوان تہٕ امہِ سۭتۍ چھِ یِمن باسان زِ یہِ اسہِ چھِ پنٕنۍ یِم بٔڑۍ دۄہ واریاہ اصل تہٕ واریاہ خۄش حٲلی سان یِم مناوان تہٕ بیٚیہِ چھِ أسۍ پنٕنۍ یِم بٔڑۍ دۄہ واریاہ اصل پٲٹھۍ مناوان یتھ منٛز وۄرثہٕ تہِ چھِ یِوان اکھ ییٚتہِ بوٚڈ دۄہ ماننہٕ تہٕ تتھ منٛز تہِ چھِ ییٚتہِ واریاہ کٔثیٖر تعدادس منٛز لُکھ آسان ہورٕ یورٕ پٮ۪ٹھ تہٕ لگان چھُ مٲلہٕ تہٕ بیٚیہِ چھ یہِ آسان اتہِ جولہٕ وٲلۍ یِم واریاہ پونٛسہٕ چھِ أمہِ دۄہ کماوان تہٕ واریاہ لُکھ چھِ آسان ٲمٕٕتۍ دوٗرِ دوٗرِ پٮ۪ٹھ اتھ سوٲرۍ چٮ۪نہٕ خٲطرٕ تہٕ بیٚیہِ چھِ أسۍ واریاہ گٮ۪وان اسان تہٕ بیٚیہِ چھِ ییٚتہِ گِنٛدان لۄکٕٹۍ شُرۍ چھِ آسان گِنٛدان أچھ تھپِس تہٕ بٔڑۍ شُرۍ چھِ آسان گِنٛدان اۭ چور پُلیٖس باقٕے کہیٖنۍ